ہٮ۪لو اسلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ سٲلِم چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ أسۍ حظ چھِ ٹیوٗرِسٹ گایِڈ حظ أسۍ چھِ یِمَن ٹیوٗرِسٹَن سۭتۍ آسان حظ یِمَن یہِ دِوان گٲڑۍ وٲڑۍ حظ بُک وُک کٔرِتھ بیٚیہِ یِمَن کَتَن کیٛاہ آسہِ گژھُن رٮ۪سٹورٮ۪نٛٹ آسٮ۪س ضوٚرَتھ یا کانٛہہ چیٖز آسیو ضوٚرَتھ أسۍ چھِ یِمنٕے سۭتۍ حظ آسان وٕ چھِ یِم دَپان أسۍ گژھو وَلُر چھُنہٕ حظ وَلُر وَلُر لیک تٔتی چھِنَہ تِم تۄہہِ بوٹ ووٹ چَلاوان آ ٹھیٖک یِم چھِ دَپان أسۍ گژھو سُے وٕچھنہِ اَتہِ چھِ یِمَن حظ خۄش گژھان یَتھ بوٹہٕ سوٲرۍ چیٚنۍ اَسہِ بوز کہِ تُہۍ تہِ چھُو بوٹ ووٹ چَلاوان تہٕ بیٚیہِ چھُو تُہۍ باقیَن ہِنٛز بوٹ تہِ ہٮ۪کان دِ دیٛانٲیِتھ تہٕ تُہۍ ہیٚکہِ وا اَسہِ یِم بوٹ ووٹ دِتھ حظ پَگاہ اَگر اَسہِ ٹیوٗرِسٹ اور اِن بَس اَکھ زٕ دۄہ گژھِتھ حظ بہٕ کَرو تۄہہِ تیٚمۍ برٛونٛٹھٕے حظ فون بہٕ وَنو تۄہہِ ییٚمۍ دۄہ اَسہِ یِم ضوٚرَتھ چھِ مگر یِم چھِ واریاہ ٹیوٗرِسٹ حظ یِم چھِ ٹیوٗرِسٹ واریاہ یِمَن گژھَن آسٕنۍ حظ تۄہہِ چھُ واریاہ بوٹ اٮ۪رینٛج کَرٕنۍ اَگر تُہۍ باقیَن کَتھ کٔرِو تہٕ تٕہٕنٛز بوٹ تہٕ اَنٛنٲیِو تہٕ تٔمۍ ویٖزٮ۪ن ہَہ اَتھ کوٗتاہ چھُ تُہۍ ہٮ۪وان أکِس ٹھیٖک اَتھ کوٗتاہ حظ چھُ تُہۍ ہٮ۪وان یِمَن بوٹہٕ سوٲرۍ دِنَس آچھا اَکھ بوٹ وول ہٮ۪وان ساس رۄپیہِ أکِس أکِس آچھا ٹھیٖک أکِس چَکرَس ساس رۄپیہِ

وَل حظ تیٚمیُک حظ چھِ سہلٕے تہٕ مطلب تُہۍ کٔرۍ زیو باقیَن ہٕنٛدۍ تہٕ اٮ۪رینٛج اَکہِ دۄیہِ دُے بیٚیہِ یِمَن گژھَن مگر بوٹ آسٕنۍ حظ اَصٕل اَصٕل اَصٕل صاف سجٲوِتھ گژھَن یِمَن آسٕنۍ بوٹ یِم چھِ ٹیوٗرِسٹ یِم مَہ چھِ ییٚتِکۍ لوکَل حظ کِہیٖنۍ یِم چھِ یِم دِنٛنہٕ یِم کَرَن پے حظ اَصٕل پٲٹھۍ یِم دِنۍ پونٛسہٕ وونٛسہٕ مگر یِم گژھَن خۄش گَژھٕنۍ

بوٹ آ بوٹ أنۍ زیو تمۍ سُنٛدٕے تمۍ سُنٛدٕے ییٚمِس ییٚمِس بوٹ سَجٲیِتھ آسہِ اِتھَے کٔنۍ أنۍزیو نہٕ کِہیٖنۍ سٲلمَن ہٕنٛدۍ تُہۍ تُلِتھ کِہیٖنۍ بوٹ آ اَصٕل اَصٕل بوٹ أنۍ زیو چھُنہٕ حظ ٹھیٖک تۄہہِ کَرو بہٕ توتہِ برٛونٛٹھٕے فون برٛونٛٹھٕے وَنو بہٕ مگر توتہِ تھایزیو اٮ۪رینٛجمٮ۪نٛٹ اَصٕل ٹھیٖک چھِ بہٕ کَرو تۄہہِ تمۍ برٛونٛٹھٕے فون بہٕ وَنو تۄہہِ ہَہ بیٚیہِ کٔرۍ زیو بیٚیہِ اَگر تۄہہِ اَصٕل پٲٹھۍ اِیو نَہ پَتہٕ یِمَن سۭتۍ بَرابٔدی پَتہٕ ہٮ۪کہٕ ووٚکھ أسۍ باقٕے ٹیوٗرِسٹ اور أنِتھ چھُنہٕ حظ ٹھیٖک نَمبَر چھُ حظ یُہوٚے پانَس آچھا آچھا آد کیٛاہ چلو بِہِو خۄدایَس سوال